سلام علیکُم ہے جناب غُلامَ حسن چھِو ٹھیٖک اَلحمدُاللہ ٹھیٖک حظ صحت چھےٚ حظ ٹھیٖک گَرٕبار ٹھیٖک الحمدللہ مۄکلو حظ کٲم تۄہہِ گٔیو ٹھیٖک چھِ حظ یہِ چھِ حظ سون گوٚبُر ٹھیٖک الحمدُاللہ تُکُن مہ دِژے وٕ نظرا مےٚ دوٚپ اَسہِ پانٛژھ شےٚ رٮ۪تھ تہٕ وۄنۍ کَرٕہو نِشٲنۍ کیٛاہ پٕلانَس چھُکھ حظ کَر تِم کَر وَنان تقریٖبن اگستٕے اوس گژھان لیٹ اگر جُلیَس منٛزٕے دَپن گۄڈٕنِکسٕے ہفتس منٛز پَتہٕ چھِ لگان باغ کٲم وغیرہ اَسہِ تہٕ دَپزِیوکھ جُلیَس منٛزٕے کَرٕنۍ کوٗشِش نِکہٕ اَسہِ حظ تٔتھۍ منٛز مُتفِق أسۍ اوسُس یَژھان وَنُن تُہۍ نِکاح کَرو أسۍ أتھۍ منٛز تہٕ نِکاح تہِ نِکاح یجابت تہِ أتھۍ سۭتۍ نِشٲنۍ تہِ أتھۍ سۭتۍ تُہۍ ؤنۍ تَو یِم کٔژ ترٛامہِ یِن نہ دٔپۍ زیوٚکھ زٕ ژور ترٛامہِ یُن کیٚنٛہہ چھُنہٕ پَرواے اَسہِ چھُ اِنتظام تھومُت تِہِنٛدِ خٲطرٕ یہِ گَرٕ چھُ گرٕ مَسلہٕ بیٛاکھ کَتھ چھِ وۄنۍ چھِ نِکاح یجابت تہِ کَرٕنۍ تَتھ چھِ تِم شٲہِد وٲہِد لگان مام وغیرہ تہِ یِنَس تہٕ تَتھ سُہ گژھِ ترٛٲمۍ زٕ ژور علاوٕ تہٕ یہِ ؤنۍ تو مےٚ نِکاح یجابت تہِ کَرو وۄنۍ أتھۍ سۭتۍ أسۍ ٹھیٖک نہ پَتہٕ چھِنہٕ لگان آوریرٕے پَہَم تہٕ پَتہٕ یی نہٕ ٹایم کِہیٖنۍ اَلحَمدُاللہ ٹھیٖک حظ تۄہہِ چھُو گَرٕ بار ٹھیٖک انشاءاللہ اللہ تعلیٰ ہَن گژھِ یوٚژھ مُت آسُن اِنشاء اللہ یِمو بِہِو رۄبَس حوال